پانٛژھ ڈیٹ یِم مےٚ یاد چھِ تِم چھِ اِتھ کٔنۍ شتوُہ جنؤری کُنوُہ شیٚتھ پنٛژہ امہِ دۄہ گوٚوأییٖن لاگوٗ ہندوستانس منٛز پنٛدہ اگست کُنوُہ شیٚتھ ستہٕ تٲجی امہِ دۄہ چھُ ہندوستان آزاد گوٚمُت زٕ اکتوٗبر اردہ شیٚتھ کُنستتھ زاو گاندھی جی شُرا اپریل کُنوُہ شیٚتھ کُنوُہ گوٚو جلیانا والا باغ میٚسکر تہٕ پونٛژِم ڈیٹ یُس مےٚ یاد چھُ سُہ چھُ ؤرلڈٕ وار فشٹ یُس زن کُنوُہ شیٚتھ ژۄدہس منٛز شروٗع گوٚو